سٲنس گامس منٛز ہسا یِم لوٗکھ کران چھِ پولِیووس بچنہٕ نِش کیاہ ہسا چھِ یِم کران یِمن بچن یِم ہسا چھِ یِمن کران کٲم یِم ہسا چھِ یِمن پے پولِیو ویٚکسیٖن کران یِتھُے ہسا بچہٕ زیٚوان چھِ تِتھُے ہسا چھِ أمس یِوان یہِ ویٚکسیٖن کرنہٕ پتہٕ ہسا چھِ أمس یہِ ٹایمہٕ ٹایمہٕ پننہِ یِوان کرنہٕ یُتھ ہسا اتھ پنُن ٹایم شڈوٗل چھ یہِ ہسا چھُ یِمن یِوان امی حِساب تھاونہٕ یِم ہسا چھِ یِوان پولِیووس نِش بچان یُس یہِ پولِیو چھُ یہِ ہسا چھُ اکھ وارِیاہ زیادٕ مُحلق بٮ۪مٲرۍ